زِندگی منٛز چھِ مےٚ واریاہ یادگار پنٛنہِ کَتھٕ کہِ بہٕ ٲسٕس سکوٗل گژھان سکوٗلَس منٛز ٲسٕس پنٛنٮ۪ن وٮ۪سَن سۭتۍ گِنٛدان اَتہِ ٲس کَتھ باتھ کَران اَسہِ ٲس مِٹھایہِ پھوٚل اَکھ أسۍ ٲس تَتھ پانٛژھ کورِ مَزٕ کَران پانٛژھ وٮ۪سہٕ آسَس مَزٕ کَران یہِ چھِ مےٚ یاد پنٛنہِ زِندگی منٛز بیٚیہِ چھُم یاد أسۍ ٲسۍ پانہٕ ؤنۍ بیٚنہِ أسۍ آسہٕ بیٚنہِ واریاہ پِترِ بیٚنہِ پنٛنہِ بیٚنہِ أسۍ ٲسۍ کھَہَس پٮ۪ٹھ گَژھان تَتہِ ٲس یہِ ہَہ یہِ کٲم کَران پنٛنٮ۪ن پِترَن سۭتۍ پَتہٕ ٲسۍ تَتہِ گِنٛدان اَسان گِنٛدان ٲسۍ تھٔج کَلہٕ اوس آسان پَتہٕ ٲسۍ ٹھَر رُوان أسۍ ٲسۍ ٹھَل آسان ساران پَتہٕ ٲسۍ أسۍ اَکھ أکِس آب چھَکان بیٚیہِ ٲس بیٚیہِ چھِ یہِ ہَہ یہِ ییٚتی ٲسۍ پانہٕ ؤنۍ پنٛنہِ بیٚنہِ گِنٛدان روٚف ٲسۍ کَران ماہِ رَمضان اوس آسان پَتہٕ ٲسۍ روٚف کَران تَتھ ماہِ رمضانَس منٛز ژیر تامہِ ٲسۍ نٮ۪ماز ٲس مۄکلاوان پٔرِتھ پَتہٕ ٲسۍ روٚف کَران اَسان ٲسۍ گِنٛدان ٲسۍ ہَمساے کورِ ٲسۍ پانہٕ ؤنۍ ٲسۍ بیٚنہِ بَس یُتُے